ییٚلہِ زَن أسۍ کَشمیٖرکِس اٮ۪جوکیشَن سِسٹَمَس پٮ۪ٹھ نَظر ترٛاوو کَشمیٖرَس منٛز یُس اٮ۪جوکیشَن سِسٹَم چھُ مطلب سُہ چھِ آل اَور کِس اِنڈیاہس منٛز سُہ بہتریٖن مطلب بہتریٖن اٮ۪جوکینشَن سِسٹَم چھِ لَبنہٕ یِوان کٔشیٖرِ منٛزَ تہٕ ییٚلہِ زَن أسۍ پرٛیمری سٮ۪کَنڈرٛی تہٕ بیٚیہِ چھِ یِم ہایر سٮ۪کَنڈرٛی ہایر اٮ۪جوکیشن یَتھ منٛز یِوان چھِ مطلب پرٛیمری یَس منٛز کیاہ گژھان چھِ کم پرٛیمری یَس منٛزَ چھِ یِم ہَسا چھِ یِم یِم لۄکٕٹۍ شُرۍ وغیرہ یِم آسَان چھِ یِم یِم چھِ أسۍ زیادٕ ماٹویٹ یِمَن کَران ٹو ٹُوٲڑٕز مطلب سُہ سکوٗلَن کُن تاکہ یِمَن منٛزَ یُس یِہُنٛد یُس بِہیویر یُس آسَان چھِ سُہ چھِ یِہُنٛد أسۍ مطلب ٹھیٖک کَران تہٕ یِم چھِ أسۍ یِمَن سکوٗلَن منٛز چھِ أسۍ یِمَن یِمَن یِمَن لوٚکٹٮ۪ن شُرٮ۪ن اٮ۪ڈمِشَن اَمہِ مطلب کَرناوان کہ مطلب یِمَن چھِ أسۍ واریاہ کینٛہہ پرٛوگرامٕز چھِ یِمَن یِمَن خٲطرٕ آمٕژ گورمینٹ اِنِشیٹ کَرنہٕ خٲطرٕ فار اٮ۪کزامپٕل کٔرِتھ اے اٮ۪م ڈٮ۪م مِڈ ڈے میٖل چھِ یِمَن خٲطرٕ آمٕتۍ اِنِشیٹ کَرنہٕ ییٚمہِ کہ وجہ سۭتۍ زیادٕ زیادٕ یِم بَچہِ چھِ یِم چھِ یوٚکُن گژھان ڈایوٲٹ گژھان کوکُن سکوٗلَن کُن تہٕ ہایر اٮ۪جوکیشَن تہِ چھِ بہتریٖن لَبنہٕ یِوان تہٕ ییٚلہِ زَن مطلب یِم ٹیٖچَرٕس آسَان چھِ ٹیٖچَر تہِ چھِ وٮ۪ل کالِفایڑ آسَان تہِ تِم تہِ چھِ مطلب واریاہ زیادٕ محنت تہِ کَران تہٕ بَچَن تہِ چھِ واریاہ زیادٕ محنت تِم کَرناوان تہٕ ییٚمکہ وجہ سۭتۍ پتہٕ مطلب برونٛہہ کُن یُس رِزَلٹ آسَان سُہ تہِ چھُ بہتریٖنٕے مِلان